چوٗنٛکہِ بہٕ وَنہٕ پَنٕنہِ گَرُک تہٕ سٲنِس گَرَس منٛز چھِ یِتھ کَن آسان کہِ ٲٹھ بَجے پٮ۪ٹھ اَکھ بجے تانٮ۪ھ آسہِ لایٹ تہٕ پَتہٕ اَکھ بَجے پٮ۪ٹھ شامچہِ شیٚن بَجَن تانٮ۪تھ آسہِ نہٕ کِہیٖنۍ پَتہٕ یہِ شیےٚ بَجے پٮ۪ٹھ ٲٹھ بَجے تانٮ۪تھ تہٕ پَتہٕ گژھِ بیٚیہِ خبر پَتہٕ راتَس کیٛاہ چھُ آسان یا آسہِ ٲٹھ بَجے پٮ۪ٹھ اَکھ بَجے تانٮ۪تھ آسہِ نہٕ صُبحٕچ کِہیٖنۍ لایِٹ تہٕ پَتہٕ یی تمہِ پٮ۪ٹھ اَکھ بَجے پٮ۪ٹھ شیےٚ بَجے تانۍ یعنے کہِ مَساں مساں چھِ دۄہَس دَہَن گَنٹَن ٹُوَنٹی فور اَوٲرٕس منٛز چھِ آسان دَہَن گَنٹَن لایِٹ أمۍ سۭتۍ چھِ واریاہ واریاہ زیادٕ پرابلم گژھان کیازکہِ چلو أسۍ مانو کہِ کَشمیٖرَس منٛز چھِنہٕ یوٗتاہ گرم چلو آسان کِہیٖنۍ تہٕ مطلب سَمٲرٕس چھِ آسان تہٕ تمَن منٛز اَسہِ چھُنہٕ اے سی آسان چَلاوُن کیٚنٛہہ چھُنہٕ آسان چَلاوُن کِہیٖنۍ تہٕ تَتھ منٛز چھِ اِنسان ہینٛڈٕل تہِ کَران مگر واریاہ ٹاسک چھِ آسان یِم کیاہ چھِ لایٹہِ ہِنٛدۍ پرٛابلِم سۭتۍ چھِنہٕ گژھان کِہیٖنۍ لایِک پَتہٕ چھِ پٮ۪وان جَنریٹَر مَنٛگاوُن اِنوٲٹَر چھُ آسان یِمَن ہٕنٛدۍ یوٗز چھُ پٮ۪وان کَرُن نٮ۪بَر گٔے کُنہِ ساتہٕ پَیی چھُنہٕ آسان ییٚمہِ ساتہٕ پاوَر چھِ آسان تَمے ساتہٕ چھِ اَسہِ نٮ۪بَر نیرُن دُکانَس پٮ۪ٹھ گژھُن کانٛہہ پِرٛنٛٹ آوُٹ کینٛہہ کَڑُن تَمے ساتہٕ چھُ اَسہِ گژھُن اَسہِ چھُ یہِ خَیال تھاوُن کہِ وٕنکٮ۪نَس چھِ پاوَر کیٛازِکہِ یہِ حال چھِ کٔشیٖرِ مَنٛز وَندَس منٛز وَندَس منٛز چھِ واریاہ زیادٕ پرابلِم گژھان کیازِ کہِ روڈ تہِ چھُ آسان بنٛد سورُے کیٚنٛہہ آسان بنٛد یور چھِنہٕ پاوَر تہِ نہٕ آسان کِہیٖنۍ لایِٹ چھَنہٕ کۭژَن کٔژَن دۄہَن آسان شما چھِ آسان زٲلِتھ لوٗکھ لایٹ چھِ آسان زٲلِتھ لوٗکھ یِم سولَر لایِٹ چھِ آسان زٲلِتھ اِنوٲٹَر تہِ چھِنہٕ چارٕج گَژھان کِہیٖنۍ کیٛازِکہِ ییٚلہِ نہٕ لایٹ تہِ ٲسۍ آسان چارٕج کَتھ پٮ۪ٹھ گژھان بیٚیہِ چھِ وَنتَس منٛز واریاہ پرٛابلِم گَژھان کیٛازِکہِ واریاہ تۭر چھِ آسان ہیٖٹَر کَرٕہَن یوٗز لوٗکھ یا بٕلوَر کَرٕہان یوٗز لیکِن کِہیٖنۍ چھِنہٕ ہٮ۪کان تم کٔرِتھ کیٛازِ لایٹہِ ہِنٛدۍ پرٛابلِم کہِ وَجہ سۭتۍ نَتہٕ چھِ أسۍ پاے کہِ کٔشیٖر چھِ اَکھ حب ییٚتہِ پٮ۪ٹھ کہِ اٮ۪لیکٹِرٛسِٹی جَنریٹ چھِ گژھان مگر یُتھ چھُنہٕ اَسہِ چھَنہٕ اَمیُک کانٛہہ فٲیدٕ واتان کانٛہہ فٲیدٕ نہٕ توتہِ چھِ مطلب سٲنِس علاقَس کُن تھوڑا لایِٹ مگر دوٗر دار یِم علاقہٕ چھِ یِم مطلب تھوڑا وَنۍ رِموٹ ایریاز چھِ تمَن چھِنہٕ کِہیٖنۍ تٕمَن بِچارٮ۪ن چھِ دۄہَس منٛز اَکھ زٕ گَنٹہٕ پاوَر آسان یِتھۍ چھِ تمَن ہٕنٛدۍ حالت ییٚتہِ زَن تہِ کَرہو ہیٖٹَر کَرے کانٛہہ یوٗز اِنڈَکشَن کَرے کانٛہہ یوٗز مگر کینٛہہ چھِنہٕ ہیٚکان کٔرِتھ کیٛازِکہِ یِتھۍ چھِ حالات کِہیٖنۍ کانٛہہ لایٹہِ چھِنہٕ آسان سٲنِس گَرَس منٛز چھِنہٕ کِہیٖنۍ آسان بَس باہ گَنٹہٕ باہ گَنٹہٕ تہِ کیُتھ مَسان مَسان چھُ دَہ گَنٹہٕ آسان پاوَر پَتہٕ تَتھ کہِ تِتھِس پاورَس کیٛاہ کَرو کیٛازِکہِ ضٔروٗرتٕے وقت چھُنہٕ آسان زٕہٕنۍ کُنہِ ساتہٕ چھِنہٕ آسان تمہِ ساتہٕ پاوَر آبٕچ کمی چھِ گژھان وَندَس منٛز کیٛازِکہِ اَسہِ چھِ پاے تُلکتُر چھُ آسان لوٚگمُت پایپَن آسان لوٚگمُت آب چھُنہٕ کھسان کیٚنٛہہ کَرِہے اِنسان مَگر پاورٕے چھُنہٕ آسان آبٕچ پرابلِم چھِ یوٗتاہ گژھان واریاہَن لُکَن زَنٮ۪ن موٚہنیٚن سارویَن اِنسان چھُنہٕ ہٮ۪کان شاوَر تانٮ۪تھ چھِنہٕ ہٮ۪کان نٮ۪تھ کِہیٖنۍ کیٛازِ نہٕ چھِ گَرَم آب آسان گیٖزَرٕے ییٚلہِ چَلان چھَنہٕ ہیٖٹرٕ ییٚلہِ چَلان چھَنہٕ کینٛہہ چھَنہٕ چَلان تہٕ اِنسان کیٛاہ یہِ کَرِ پَتہٕ بیٚیہِ یِتھ آسان چھِ روڈ چھِ آسان بٕلاک کینٛہہ چھِ آسان اِنسان وٕچھان نیٚبرِمٕے کیٛاہ چھِ چَلان باقٕے دُنیاہَس منٛزٕے کیٛاہ چھِ چَلان یا لُکَن مطلب شُرٮ۪ن وُرٮ۪ن کٕلاس چھِ آسان اَز چھِ اَسہِ پَے آنلاینٕے چھِ سورُے فون تانۍ چھِنہٕ چارٕج چھِ آسان کِہیٖنۍ امۍ کہِ وَجہ سۭتۍ چھِ واریاہ پرٛابلِم آسہِ گژھان ہَر کُنہِ سیٖزَنَس منٛز چھِ گژھان چلو أسۍ ترٛاوو سَمَرُک ترٛاوو أسۍ یَلے تہٕ مگر وَنٛدَس منٛز چھِ واریاہ زیادٕ پرٛابلِم گژھان کیٛازِکہِ اَسہِ چھُ وٕچھمُت یہِ مطلب میٛانہِ گَرِکٮ۪و ساروِیو سانہِ ماحول والیو کٔشیٖر ہُنٛد چھُ وٕچھمَژ یِم پرٛابلِم چھِ وٕچھمَژٕ یِمَن وٕچھان چھِ وٕنیُک تانٮ۪تھ تہٕ یہِ چھِ واریاہ اِفٮ۪کٹ کَران اَسہِ